یُس ہَسا میون سران کَرنُک جاے چھِ یُس ہَسا میٚٲنٛۍ سران کَرنٕچ چھِ فیورِٹ جاے چھِ سۄ ہَسا چھِ درۍیاو بہٕ ہَسا چھَس ہَمیشہ درۍیاو بٔٹھِس پیٹھ سران کران تکیازِ ییٚلہِ ہَسا درۍیاو بٔٹھِس پیٹھ سران چھِ کران تَتیٚتھ چھ آسان اکھ بَدَل اکھ لَطافَت کُنہِ جایہِ سران کَرنہِ چھِ گَژھان گۄڈنیٚتھ چھِ أسۍ گَژھان زیاد پَہَمَتھ جوٗن جُلے اَگَستہٕ سپٹَمبَرَس مَنٛز سران کَرنہِ تکیاز یُس ہَسا اَسہِ گَرِ آب چھُ آسان پرِزرٕو کوٚرمُت ٹینٛکِیَن مَنٛز سُہ ہَسا چھُ آسان واریاہ گا گرم تَتھ ہَسا چھُ سُہ ہَسا چھُ آسان اکھ چھُ آسان ٹیمپیچَر تہِ واریاہ بییٚہِ چھِ آسان دۄہَس تاپھ سیود ٹینٛکِیَن پیٹھ تَوَے ہَسا چھِ أسۍ گَژھان زیاد پَہمَت چھِ أسۍ گَژھان تَوَے سَمَنٛدَر بیٖچَس پیٹھ سران کَرنہِ یُس ہَسا سَمَنٛدَر بیٖچَس پیٹھ سران کَرنَس مَزٕ چھُ آسان سُہ ہَسا چھُ آسان اکھ بَدلی مَزٕ اگرے امۍ کِنۍ بَنسبط اگر أسۍ پُلَس پیٹھ سران کَرَو یا لیکَس مَنٛز سران کَرَو تَتہِ ہَسا چھُنہٕ تیُتھ مَزٕ آسان کینٛہہ یُتھ سَمَنٛدَرَس بیٖچَس پیٹھ چھُ مَزٕ آسان تکیاز یُس ہَسا سَمَنٛدَرُک بیٖچ آسان چھُ تَتٮ۪ن ہَسا چھُ خۄداے سٕنٛدۍ طَرفہٕ کینٛہہ قۄدرتی تِم کَل ٹوٗنٛٹر آسان تِم سیٚکہِ ہٕنٛد تِم بیاکھ اکھ تَماش اکھ بَنیٚمٕتۍ یِمَن وٕچھ یِمَن کُن وٕچھُن تہِ واریاہ پَسَنٛد چھِ گَژھان تَوَے ہَسا چھَس بہٕ زیاد پَہمَت سَمَنٛدَر بیٖچَس پیٹھ سران کَرنہِ گَژھان تکیاز اکھ چھ سَمَنٛدَر بیٖچَس پیٹھ چھُ آسان واریاہَن گامَن ہٕنٛدۍ مُختلِف قِسمٕکۍ کورِ سران کَرنہِ آمٕتۍ لٔڑکہٕ سران کَرنہِ آمٕتۍ تَوَے ہَسا چھَس بہٕ زیاد پَہمَت سَمَنٛدَر کِس بیٖچَس پیٹھ سران کران میٲنِس گامَس مَنٛز تہِ ہَسا چھِ اکھ اکھ درۍیاو یَتھ ہَسا نالے فیروز پوٗر وَنان چھِ بہٕ ہَسا چھَس تَتٮ۪ن تہِ سران کران تِکیازِ یُس نالے فیروز پوٗرکۍ آب چھُ سُہ ہَسا چھُ واریاہ صاف و شِفاف تکیازِ پٔتۍمہِ لَٹہِ ییٚلہِ اتھ ٹیٚسٹ کوٚرُکھ آیہِ یور واریاہ ٹیٚسٹ کَران وٲلۍ آبَس یِمَن ہَسا اوس آبَس ٹیٚسٹ کَرُن پَتہٕ ہَسا ووٚن تِمو یُس نالے فیروز پوٗر آب چھِ یہِ ہَسا چھُ واریاہ صاف تہٕ پاک بہٕ ہَسا چھَس گَژھان زیاد پَہمَتھ ہَسا چھَس بہٕ گَژھان پَننسٕے گامکِس اتھ نالَس پیٹھ سران کَرنہِ نالے فیروز پوٗر آبَس مَنٛز سران کَرنہِ تکیاز یُس ہَسا تمیُک آب چھُ سُہ ہَسا چھُ اَسہِ یِوان کُمِر ہیرِ کِن سُہ ہَسا چھُ یِوان کُمِر وَرَگام چہِ ڈِسٹرک بَڈگامَس مَنٛز اکھ گام سُہ ہا چھِ سُہ ہَسا چھِ یِوان تمہِ ہیٚرِ جَنٛگلَن مَنٛز سُہ آب سُہ ہَسا چھُ آسان شین شیٖن ہیو آب شیٖن شِنہِ وٲنٛۍ آسان پِگلیٚومُت سُے ہَسا چھُ آسان سُہ آب تکیازِ اگر أسۍ جوٗن جُلے یَس مَنٛز وٕچھو أسۍ چھِ جوٗن جُلیَس مَنٛز یَژھان زیاد پَہمَت تٔر واریاہ یِکھ آب سران یِکھ آب سران کَرُن أسۍ ہَسا چھِ بہٕ ہَسا چھَس گَژھان زیاد پَہمَتھ تٔتھ نالے فیروز پوٗردریاوَس پیٹھ سران کَرنہِ تکیاز سُہ ہَسا چھُ آسان اکھ چھُ سُہ گۄڈنیتھ آسان واریاہ صاف تہٕ پاک بییٚہِ ہَسا چھُ سُہ آسان واریاہ ٹھنڈٕ تمہِ سۭتۍ اگر اِنسان ہُتھ پٲٹھۍ کَرِ ریٚتکالہِ گَرِ کَرِ سران جوٗن جُلے کِس موسَمَس مَنٛز گَرِ کَرِ سران سُہ ہَسا چھُ زیاد اِنسانَس چھَنہٕ زَن ٹھندی پیٚوٲنی تکیاز سُہ چھُ آسان آلریٚڈی یا چھُ سُہ آسان ٹینکِیَن مَنٛز گَرمیومُت تَتھ چھُ آسان دَم دۄیِم چھُ آسان ریٚتکٲلِس مَنٛز واریاہ گرم تمہِ کنۍ چھُنہٕ سُہ آسان تَمہِ کنۍ چھُ سُہ آسان واریاہ توٚت گوٚمُت تَوَے ہَسا چھَس بہٕ گَژھان پَننِسی گامکِس اتھ نالَس پیٹھ سران کَرنہِ ییٚتۍ ہَسا مےٚ واریاہ مَزٕ چھُ لَگان بییٚہِ ہَسا چھَس بہٕ تَتہِ اگر أسۍ گَرِ کَرَو باتھروٗمَس مَنٛز سران تَتہ نَسا ییہِ نہِ سرانٛٹھ واینہِ کِہِنۍ تَوَے چھَس بہٕ گَژھان پَنٕنِس اتھ نالَس پیٹھ سران کَرنہِ ییٚتہِ بہٕ واریاہ مَز چھَس تُلان سرانٛٹھ واینہِ سۭتۍ تکیازِ مےٚ ہَسا چھِ سرانٛٹھ واین واریاہ خۄش کَران تَوَے چھَس بہٕ زیاد پَہَم پَنٕنسی گامکِس نالَس پیٹھ سران کرنہِ گَژھان ییٚتہِ بہٕ آرام سان چھَس ہیٚکان سرانٛٹھ وٲیِتھ